بِسمہِ اللہِ الرحمان رحیٖم یُس سون دیٖن چھِ یہِ چھِ دیٖنہِ اسلام یُس اَسہِ واریاہ رٔتۍ رٔتۍ سبق چھِ دِوان یہِ چھِ اَسہِ ہیٚچھناوان پرٛٮ۪تھ کانٛہہ طور طریٖقہٕ یَتھ دُنیاہَس منٛز روزنُک صحیح صحیح پٲٹھۍ یہِ چھِ وَنان صفٲیی چھُو نصٮ۪ف ایٖمان ییٚلے صاف پاک روٗزیوٗ تیٚلے روٗزیوٗ ہر کُنہِ بٮ۪ماریو نِش تُہۍ دوٗر تِکیٛازِ أزۍکِس یَتھ دورَس منٛز اگر أسۍ وٕچھو اَسہِ چھُ گۄڈٕنٮ۪تھٕے پنٛنہِ لایِف سِٹایلہِ ہُنٛد خیال تھاوُن سُہ ہٮ۪کو أسۍ تیٚلہِ تھٲیِتھ ییٚلہِ أسۍ صاف پاک روزو اسلام چھِ گۄڈٕنٮ۪تھٕے وَنان اَسہِ صفٲیی چھو نصٮ۪ف ایٖمان نصٮ۪ف ایٖمان گوٚو واریاہ کیٚنہہ یہِ چھِ اَسہِ دیٖن یُس اَسہِ ہٮ۪چھناوان چھِ کہ کانٛہہ تہِ پریشٲنی آسہِ ٹٮ۪نشَن آسہِ سُہ گژھِ نہٕ تَتھ گژھِ نہٕ بڑاو چڑاو دیُن کِہیٖنۍ أمۍ کھۄتہٕ گژھِ کیٚنہہ ٹٮ۪نشَن باسیو تۄہہِ کانٛہہ پریشٲنی باسیو تۄہہِ کانٛہہ کیٚنہہ تہِ آسیو تُہۍ ٲسۍزیو خۄدایَس کُن رجوٗع کران نِماز ٲسۍزیو پران قرآن ٲسۍزیو پران قُرآنَس منٛز چھِ واریاہ سورہ یِمہٕ واریاہَو دادیو نِش نجات چھِ دِوان یہِ چھِ اَسہِ ہیٚچھناوان کہِ یہِ کیٚنژاہ تہِ تۄہہِ زندگی منٛز تکلیٖف آسیو کیٚنہہ آسیو تُہۍ ٲسۍزیو خۄدایَس پٮ۪ٹھ تَوَکُل کران تہٕ ٹٮ۪نشَن ٲسۍزیو نہٕ ہٮ۪وان کیٚنہہ یہِ دیٖن چھِ اَسہِ ہیٚچھناوان کہِ تُہۍ ہسا ٲسۍزیو پانٛژھ وقت نِماز پران ییٚلے أسۍ پانٛژھ وقت نماز چھِ پران اگر أسۍ وٕچھو یہِ چھِ اَکھ واریاہ بہتریٖن اٮ۪کزَرسایِز یِمو سۭتۍ أسۍ پانٛژَو وقتَو وَقتن چھِ سجدَس منٛز وَسان تَمہِ سۭتۍ یُس یہِ خوٗن چھِ یہِ چھِ سانٮ۪ن پرٛٮ۪تھ کُنہِ جِسمٕکٮ۪ن حِصَن تام خوٗن واتان سٲنِس دٮ۪ماغَس منٛز چھِ خوٗن واتان اَمہِ سۭتۍ چھِ أسۍ تازٕ روزان یہِ چھِ اَسہِ ہیٚچھناوان مِسواک ٲسۍزیو کران مِسواکہٕ سۭتۍ تَتھ منٛز چھِنہٕ کانٛہہ کیٚمِکَلٕز آسان تَمہِ سۭتۍ ہسا روزَن سٲنۍ دَنٛد صاف تہٕ پاک مُشُک یی نہٕ کیٚنہہ مُشُک یی نہٕ کیٚنہہ کیٚمۍ تِنہٕ وۄتھَن نہٕ کیٚنہہ أمَے بٮ۪کٹیریا ییٚمہِ سۭتۍ ہسا أسۍ مان ژٕ روزو یِمو دَوہو نِش إمو یِمہٕ أزٕکۍ یِم آسان چھِ یِمہٕ دَنٛدٕ بہٕ سابیہِ تِمَن منٛز چھِ آسان واریاہ کیٚمِکَلٕز تِمو نِش روزو أسۍ دوٗر اگر أسۍ مِسواک کَرَو تَتھ تَمہِ سۭتۍ چھِ تیٖتۍ فٲیِدٕ میلان یا یہِ چھِ اَسہِ یہِ دیٖن ہیٚچھناوان کہِ صُبحٲے ییٚمہِ سات سٲری چھِ آسان وٕنۍ گَرنٕے منٛز صاف تہٕ تازٕ ہوا چھِ آسان نٮ۪بٕرۍ کِنۍ تھوڑا ٲسۍزیو اٮ۪کزَرسایِز تہِ کران ییٚمہِ سۭتۍ یہِ سٲنۍ خوٗن درور کَرِ سٲنۍ باڈی روزِ پَنٛنِس صحتَس منٛز اَسہِ پے نہٕ کُنے دوا ہٕنٛز ضٔروٗرت یہِ ہسا چھِ اَسہِ واریاہ رٔتۍ رٔتۍ سبق دِوان یُس اِنسان یِمَن سبقَن پٮ۪ٹھ پوٗرٕ چھُ وۄتھان سُہ چھُ یَتھ دُنیاہَس منٛز تہِ خۄش روزان تہٕ ٲخٕرَت تہِ چھُس صحیح بنان